وَن سا وعلیکُم السلام ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک کیٛاہ دٔلیٖل دۄدَس کھٔژ ریٹ واریاہ اَتھ چھِ کوٚش درٛوٚگ کوٚشَس کھوٚت پھیٖرِ کھوٚت کوٚش بُہٕر چھِ ساڑ نَو شَتھ گاو چھِ دِوان دَہ کِلوٗ دۄد آز چھِ کٕنان أسۍ تٕرٛہ پانٛژھ تٕرٛہ رۄپیہِ أسۍ چھِ نِوان یوٗرۍ ییٚتی دِوان أکِس أسی چھِ دِوان مِشیٖن وٲلِس پانٛژھ تٕرٛہ رۄپیہِ پانژھ تٕرٛہ حِساب مۄکلاوان ریٚتۍ وۄنۍ چھِ یہِ درٛوٚجَر گوٚو موٚہنیوٗ چھُ ہٮ۪وان دۄہَس شےٚ ہَتھ رۄپیہِ اَمے کھول دۄدَس دۄدَس تہِ کھٔژ ریٹ اَمے گاسہٕ تہِ تَتھ تہِ چھِ مۄہنیوٗ لَگان گاسہٕ لوننَس اَننَس یہِ چھُ یِہوٚے بٔرسِنۍ گاسا یِمنٕے باغَن آ سٲنۍ گاو چھِ گٔمٕژ دوٚیِم پِن یہِ أنۍ اَسہِ اورَے کھۄڑٕ ؤنۍ درٛا گاو تہِ درٛوٚگے أسۍ چھِ دِوان گرٕ وٲلِس گرٕ والٮ۪ن أکِس دۄن کَم گژھِ نہٕ کیٚنہہ اورٕ درٛوٚگیو سورُے اورٕ چھُنہٕ وٕنۍکٮ۪ن مۄہنیوٗ تہِ بَنان سورُے درٛوٚگیو اَمےٚ کھوٚت دۄدَس تہِ اَمہِ موٗجوٗب گٔے دۄدَس ریٹ دۄد گوٚو درٛوٚگ گاسہٕ ہَے چھُ اَسہِ پنٛنہِ گرِ تہِ غلبہٕ غلبہٕ گاسہٕ نیران أسۍ چھِنہٕ پوشٲنی لوننَس تیوٗت چھُ گاسہٕ غلبہٕ گاسہٕ کَم گژھِ نہٕ کیٚنہہ وۄنۍ رۄپَے کھٔنٛڈ مَہ وَسٮ۪س رۄپَے وَسہِ رۄپَے وَسہِ درٛوٚجر گوٚو نہ کوٚش بُہٕرۍ وٕچھِو کۭتِس چھِ مۄہنِو سٕنٛز پانٛژھ تٕرٛہ رۄپیہِ کَتہِ گوٚو زیادٕ اورٕ چھِ ژَتجی رۄپیہِ پانٛژھ تٲجی رۄپیہِ رۄپَے کھٔنٛڈ مہ وَسہِ کِلوٗوَس تہٕ بَس وَلہٕ سَہلٕے چھُ وَلہٕ ٹھیٖک چھُ ٹھیٖک چھُ وۄنۍ تۄہہِ نِش کیٛاہ کَرو یہِ گٲو اورَے آسہِ تَتھ کیٛاہ ہٮ۪کَو کٔرِتھ دۄد چھُ صاف گاو یُتھ دی تہٕ تیُتھ چھُ تَتھ مہ ہٮ۪کَو کیٚنہہ کٔرِتھ

تُل سا اَدٕ کیٛاہ آ ٹھیٖک چھُ باقٕین کرو أسۍ فون کٔہۍ دِمو أسۍ دۄد تہٕ تیٚلہِ نیٖزیو پوٗنٛژمہِ پٮ۪ٹھ آ ترٛیش چٮ۪وان غلبہٕ کۄٹھیو ٹانگہٕ تہِ دِوان غلبہٕ گاسہٕ کھے کھے